یُس ہَسا وُنٛکیٚس دُنیاہَس مَنٛز وُنٛکیٚس ڈِمانٛڈ چھِ کشمیٖرچَن چیٖزَن ہٕنٛز یتھ مَنٛز یِوان چھِ ڈوٗنۍ کٲم چھِ یِوان ڈوٗنۍ لٔکرِ ہنٛز کٲم چھِ یِوان نَمدٕہ چھِ یِوان قٲلیٖن چھِ یِوان پیپر مٲشی چھِ ییٚتِچۍ یِوان یا شال چھِ ییٚتِچۍ یِوان یا بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ کیلِگرٛافی تہِ چھِ ییٚتِچۍ یِوان گوٚو واریاہ چیٚلینٛجٕز تہِ چھِ اَتھ پیٚوان فیس کَرٕنۍ یا واریاہ یُس بہٕ وَنہٕ کہِ آڈیَنٕس تہِ چھِ اَتھ اگر أسۍ کتھ کرُو گۄڈٕنیٚتھٕے کہِ کیٛاہ أمیٛک اثر چھُ وُنٛکیٚس گلوبَل ڈِمانٛڈ چھِ وُنٛکیٚس أمِچۍ کوالٹی پٮ۪ٹھ اگر بہٕ کتھ کَرٕ کہِ ییٖژاہ ییٖژاہ ڈِمانٛڈ چھِ زیاد یِوان وُنٛکیٚس پَتہٕ پٮ۪ٹھ تَمہِ سۭتۍ کیٛاہ چھُ گَژھان یِم ییٚتِکۍ کَلاکار چھِ تِمَن پٮ۪ٹھ چھُ دَباو بَڑھان کہِ تُہۍ کٔرِو سا جلدی جلدی کٲم زیاد زیاد بَنٲیِو سا چیٖز تَمہِ سۭتۍ کیٛاہ چھُ گَژھان تَمہِ سۭتۍ چھُ کُنہ ساتہٕ ہیٚکان گٔژھِتھ یہِ کہِ یِم چھِ کَران پَننہِ کامہِ سۭتۍ کیٛاہ کَمپرٛومایز ییٚلہِ یِمَن أسۍ وَنان چھِ کٲم کٔرِو تیز یِم کیٛاہ چھِ کَران کٲم یِم چھِ تَتیٚتھ کیٚنٛہہ باے پاس کَران بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ یِم چھِ تتیٚتھ بَدَل کانٛہہ طریقہٕ اپناوان کہِ جلدی کِتھ پٲٹھۍ گَژھہِ کٲم اگر بہٕ وَنہٕ اگر کانٛہہ کٲم یِمَن اَتھہٕ سۭتۍ چھِ کَرٕنۍ اگر یِم نارمَلَس مَنٛز چھِ اَتھہٕ سۭتۍ کَران وۄنۍ اگر یِمَن أسۍ دَباو کَرُو یا أسۍ کرو یِمن زور کہِ جلدی جلدی کٔرِو کٲم اَتہِ کیٛاہ ہیٚکَن یِم ہیٚکن مِشیٖنۍ سۭتۍ کٲم کٔرِتھ گوٚو سُہ گوٚو کیٛاہ سُہ گٔے نہٕ بَرابردی یُس اوٚتھیٚنٹِک پرٛوڈَکٹ چھُنہٕ سُہ کِہیٖنۍ بیٚیہِ تہِ کیٛاہ چھِ گَژھان کٲم اَمہِ سۭتۍ چھِ پیٚوان اسہِ اگر اسہِ کُنہ ساتہٕ میٚٹیٖریل گَژھہِ ختم مگر اسہِ چھِ ڈِمانٛڈ گوٚو اسہِ چھُ چیٖز بَناوُن تَمہِ سۭتۍ کیٛاہ چھِ گَژھان کٲم یُس اسہِ میٚٹیٖریل چھُ یُس اسہِ آیٹَم چھُ اَتھ را میٚٹیٖریل چھُ پیٚوان ضروٗرت سُہ چھُ آسان لوٚو کوالٹی ہُنٛد سُہ تہِ چھُ اسہِ کُنہ ساتہٕ پیٚوان پَتہٕ ضروٗرت تِکیٛازِ أسۍ چھِ دَپان تھاو وۄنۍ کَتہٕ اَنو وُنٛکیٚس وُنٛکیٚس چھِ اورٕ ڈِمانٛڈ تہِ واریاہ یُس مارکیٚٹ چھُ وُنٛکیٚس چھِ مارکیٚٹ واریاہ ہاے تہٕ اسہِ چھِ کران یہِ تہِ اَتھ مَنٛز پَتہٕ لَگاوان بیٚیہِ اگر أسۍ وُچھو ییٖژاہ ییٖژاہ ڈِمانٛڈ زیادٕ گَژھہِ تَمہِ سۭتۍ کیٛاہ چھُ گَژھان یُس کَشمیٖرُک یُس سٹایلٕے چھُ اَتھ آسان کرٛافٹَس سُہ چھُ اَمہِ سۭتۍ کم گَژھان تِکیٛاز أمچۍ کوالٹی چھِ کم گَژھان بیٚیہِ اگر أسۍ وُچھو کہِ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ وُنٛکیٚس پَزِ اسہِ یُہوے یُہوے چیٖز کَرُن کہِ أسۍ کیٛاہ کیٛاہ کرو وُنٛکیٚس یُس ییٚتیٛک کَشمیٖرُک پرٛوڈَکٹ چھُ تِم بَچاوہوکھ أسۍ تِہنٛز کوالٹی روزِ بَرقرار بیٚیہِ گَژھہِ کیٛاہ گَژھہِ تَمہِ سُہ گَژھہِ باسُن کہِ یہِ ہَسا چھُ کَشمیٖرُک آز اگر تۄہہِ آسیٛو بوٗزمُت کہ جی آے ٹیگ چھِ آز کٔشیٖر ہنٛدیٚن چیٖزَن لَگاوان سُہ کیٛاہ گوٚو کہِ اگر أسۍ وُچھو کہِ آز یٕم ییٚتِکۍ چھِ ییٚلہِ ییٚتیٛک کانٛہہ قٲلیٖن یا بہٕ ونہٕ یتھ تۄہہِ شال یا کانٛہہ چیٖز کوٚرُکھ تیار تَمہِ سۭتۍ کیٛاہ پَتہٕ چھِ أسۍ تتھ سۭتۍ جی آے ٹیگ لگاوان تَمہِ سۭتۍ چھُ یُہوے نَنان کہِ یہِ ہسا چھُ کَشمیٖرُک یہِ ہَسا چھُ اصلی پٲٹھۍ کَشمیٖرسٕے مَنٛز بَنیٛاومُت تہٕ یہِ ہَسا چھُ ڈایریٚکٹہٕ تَتہِ آمُت آمُت گوٚو یۄس یہِ اَتھ لَگان چھِ جی آے ٹیگ یۄس اَتھ یہِ برٛونٛہہ کَنہِ چھُ اسہِ نِشان لَگان اَمہِ سۭتۍ چھُ کَسٹَمَرَس یہٲے لگان پاے کہِ یہِ ہسا چھُ برابَر آمُت اصٕل پٲٹھۍ بَناونہٕ بیٚیہِ اگر أسۍ وُچھو کیٛاہ کرو أسۍ یِم آنلاین پَلیٹفارم وُنٛکیٚس یِم آنلاین ای کامٲرٕس تِمَن پٮ۪ٹھ کرو أسۍ ڈایریٚکٹٕلی اَپلوڈ أسۍ سیٚلَر یُس چھُ سیٚلَر کَرناوہون أسۍ سیٛودُے یُس کٕنان آسہِ یا بناوان یُس آسہِ سُہ کرناوہون أسۍ ڈایریٚکٹٕلی اَتھ پٮ۪ٹھ کھالناوہون اَتھ ویٚب سایٹہِ پٮ۪ٹھ تَمہِ سۭتۍ کیٛاہ گَژھہِ تَمہِ سۭتۍ تہِ باسہِ کَسٹَمَرَس بھروسہٕ کہِ نَہ سا مےٚ ہَسا کوٚر یہِ آرڈَر یہِ ہَسا چھُ مےٚ ڈایریٚکٹٕلی سیٚلَر سوزان یا اَتھ نَہ سا چھُنہٕ مَنٛزباگ کانٛہہ بیٛاکھ کمپنی یا درٛال چھُنہٕ اَتھ کِہیٖنۍ یُس یہِ چیٖز بَدلایہِ یا اَدلہٕ بَدَلہٕ چیٖز دی گوٚو بہٕ وَنہٕ یِتھٔے پٲٹھۍ کہِ کہِ ییٚتہِ تہِ ہَسا کَشمیٖرَس مَنٛز چھِ وُنٛکیٚس اگر کُنہ ساتہٕ ڈِمانٛڈ چھِ زیادٕ بنان تَمہِ ساتہٕ پَزِ سانیٚن یِمَن یِم ییٚتِک کَلاکار چھِ تِمَن پَزِ یُہوے تھاوُن ہیٚس کہِ تِم نَہ سا کَرَن نہٕ پَننہِ کامہِ سۭتۍ کَمپرٛومایز کِہیٖنۍ بیٚیہِ کیٛاہ بیٚیہِ یِم چیٖز یورے سوزہوکھ تِمَن تھاوو أسۍ جی آے ٹیگ